اَز وَنہٕ بہٕ تَے تۄہِہ کینٛہہ کٹِھنایِہ یِم مےٚ ٹرٛیٚول کَرنَس دوران یِوان آسہٕ گۄڈٕ دٔسلابَے حظ گووس بہٕ لَداخ ییٚلِہ بہٕ ٹرٛوٕل کَرنہِ گووُس مےٚ حظ آو لِفٹَس منٛز واریاہ مےٚ نہٕ حظ بنیٚو سَہَل سَہَل لِفٹ کینٛہہ یَتھ زَن گٲڑۍ چھِ وَنان مےٚ بنیٚو نہٕ سَہَل سَہَل گٲڑۍ کیٚنٛہہ پَتہٕ حظ گٔیے مےٚ دوٚیِم پرٛابلِم مےٚ اوس نہٕ وَتہِ کھٮ۪ن چیٚنُک تِہ تیوٗت میسَر گَژَھان کینٛہہ بہٕ اوسُس وارٕ گڑا پھاکَے آسان گڑا کینٛہہ تام تہٕ پَکان اوسُس بہٕ بیٚیِہ وَنہٕ بہٕ تۄہہِ بیٚیہِ حظ اوس مےٚ بیگ سۭتۍ مَطلَب یہِ اوس واریاہ سامان سۭتۍ بہٕ نہ حظ اوسُس ہیٚکان سُہ تُلِتھ کینٛہہ سُہ اوس مےٚ واریاہ مُشکِل کَران سُہ اوس مےٚ واریاہ عذاب کَران پَتہٕ حظ بیٚیِہ وَنہٕ بہٕ تۄہِہ بیٚاکھ کَتھ یِتھ پٲٹھۍ کِہ پَتہٕ ییٚلِہ حظ واتان اوسُس بہٕ پنٛنِس ڈیٚسٹِنیشنس پٮ۪ٹھ تَتِہ حظ اوس نہٕ مےٚ روٗم تِہ مِلان سَہَل سَہَل کینٛہہ بہٕ حظ اوسُس پتہٕ ٹیٚنٹَس منٛز شونگان بہٕ اوسُس ٹین کیٚمپِنٛگ کَران بہٕ اوسُس آسان یِتھَے کٲٹھۍ مٲدانَن منٛز شونٛگِتھ مےٚ حظ آیہِ واریاہ کٔٹِھنایِہ ٹرٛیٚوٕل کَرنَس دوران